مطلب یِم اَسہِ لوکَل اینٹَرٹینمٮ۪نٹ آپشَن چھِ ٹیورِسٹَن خٲطرٕ ییٚلہِ تِم وِزِٹ چھِ کَران کَشمیٖر مطلب تِمَن تِمَن خٲطرٕ چھِ تِکیازِ ییٚتہِ چھِ واریاہ بیوٹِفُل جایہِ یِم تِم یِم تہٕ تَتہِ مطلب یہِ وِزِٹ کَرَن مطلب اَکھ الگٕے نیچَر چھُ سانہِ کَشمیٖر مَنز تِمَن چھُ ییٚلہِ تِم سون کٔشیٖر چھِ یِوان تِم چھِ واریاہَن جایَن مُغل گاڑٕنز چھِ یا بیٚیہِ کانٛہہ گاڑٕنۍ چھِ یا سۄنہٕ مَرگ گُلمَرگ چشمہ شاہی یِم چھِ کیٚنٛہہ خاص جگہ سۄنہٕ مَرگ یوٛت زیادٕ کھۄتہٕ زیادٕ ٹیورِسٹ چھِ گَژھان تِم چھِ اَتہِ تِم چھِ اَتِچ کا یہِ تِم چھِ اَتہِ راے مطلب یہِ سنو ڑایوِنگ کَران واریاہ زیادٕ تہٕ بیٚیہِ تہِ چھِ تِم مطلب واریاہ زیادٕ اینٹَرٹینمٮ۪نٹ کَران یِمَن جایَن تہٕ خاص کَرکہِ ڈَل لیٚک یُس اَسہِ چھُ تِم چھِ اَتہِ شِکاراہس مَنز مطلب پھیران ہَر ہَر مطلب سٲرسٕے ڈَل لیکَس تِمَن چھُ مَزٕ لَگان تہٕ واریاہ کیٚنٛہہ آرٹ تہِ چھِ تِم کَران فار ایٚکزامپٕل تِم چھِ سون کَلچَر لاگان ییٚلہِ تِم یور چھِ یِوان یا تِم چھِ کھٮ۪وان ہو ہوٹلَن مَنٛز تِمَن چھُ کشمیری وازوان یِوان دِنہٕ مطلب ییٚلہِ تِم سون کَشمیٖر کٔشیٖر چھِ مطلب اینٹر کَران تِمَن چھُ پَتہِ تِم چھِ پَتہٕ بَنان اَکہِ حساب یتٚکی مطلب تِمَن چھُ خۄش کَران یہِ اَپناوُن اَمیُک کَلچَر ییٚتہِ کیاہ چھِ کَران فیٚسٹِوَلَن پٮ۪ٹھ تِمَن چھُ یہِ خۄش گَژھان